اَسہِ چھےٚ نہٕ یَتھ گامَس منٛز لیبرٔری کینٛہہ بٔلکہِ سٲنِس ضِلعس منٛز چھِ لیبرٔری مےٚ چھِ لۄکٕت اَکھ لیبرٔری گَرَس منٛز تہِ بہٕ چھُس یَژھان انٛگریٖزچہِ نَیہِ نَیہِ کِتاب یِمو نَیو نَیو آتھرو چھِ لیچھمٕژ تِم چھُس یَژھان پَرنہِ بیٚیہِ چھُس بہٕ پرٛٮ۪فَر کَران کہِ بہٕ گوٚژھُس کٲشِر پٲٹھۍ کانٛہہ کَتھ کِتاب آسٕنۍ تہٕ سُہ چھُس بہٕ یژھان پَرُن